یہِ چھُ وَنان کہِ أسۍ کِتھ پٲٹھۍ ہَسا ہٮ۪کو پَنٕنۍ پَنُن آٹ بیٚیہِ یُس ہَسا أسۍ آٹ چھِ أسۍ تِمَن کامٮ۪ن وامٮ۪ن وَنان کرٛٮ۪فٹ ییٚلہِ أسۍ سُہ کیٛاہ چھِ تَتھ وَنان سُہ اِستعمال بَناوو تَتھ وَنو پَتہٕ أسۍ کرٮ۪فٹ پَننٮ۪ن ایریاہَن منٛز سُہ ڈِوایِڈ کَرُن تقسیٖم کِتھ پٲٹھۍ ہَسا کٔرِو تُہۍ یِمَن مُلکَن مَنٛز بیٚیہِ یُس ہَسا یہِ وٕنکٮ۪نُک اِکن اِکنامِک سُہ تَتھ وَنو سَہ ترقی چھِ بیٚیہِ ہَسا وٕنکٮ۪س یُس بَجَر چھُ مُلکَن ہُنٛد پَتہٕ ہَسا چھِ یِمو دیُتمُژ ہیٚنٛٹ ہَسا چھِ یِمو اَتھ منٛز دِژمٕژ اَکھ روزگارٕچ بیٚیہِ ہَسا چھُ یِمو دیُتمُت سُہ اٮ۪کٕسپوٹٕس ہَسا چھِ یِم وَنان اٮ۪کٕسپوٹٕس ہَسا گٔے تِم چیٖز لایِک اَسہِ ہَسا چھِ ییٚتہِ ژوٗنٛٹھ ژوٗنٛٹھۍ نیران أسۍ ہَسا چھِ پَتہٕ أسۍ ہَسا چھِ تِم ژوٗنٛٹھۍ سوزان یور پَنجاب تَتھ ہَسا وَنو أسۍ اٮ۪کٕسپوٹٕس یا تورٕ چھِ بَنان ڈرٛاے فروٗٹٕس چھِ بَنان کاجوٗ چھِ بَنان بیٚیہِ کیٚنٛہہ چھِ وَنان تَتھ ہَسا چھِ أسۍ وَنان اِمپوٹٕس یہِ ہَسا چھِ وَنان بیٚیہِ ہَسا چھِ وَنان یہِ ٹوٗرِزٕم ٹوٗرِزٕم ہَسا وَنو أسۍ تَتھ لایک اَسہِ چھِ یِوان سَیاح چھِ یِوان یورُک سٲر کَرنہِ لایِک أسۍ نِمو عرب عماراتٕکۍ اگر ہَسا عرب عمارات یور کَشمیٖر وٕچھنہِ کَشمیٖرٕکۍ ہَسا چھِ تور گَژھان عرب عمارت وٕچھنہِ بیٚیہِ ہَسا چھِ یہِ بیٚیہِ ہَسا چھِ یہِ وَنان سیل لایِک اگر ہَسا أسۍ وٕنکٮ۪س پنٛنِس کَشمیٖرَس منٛز وٕچھو ڈوٗنۍ أسۍ ہَسا چھِ پَتہٕ مطلب ییٚلہِ ہَسا اگر ہَسا ریٹ گَژھِ ڈاوُن أسۍ ہَسا پَتہٕ چھِ تِم تہِ لاگان وَ اگر تَتھ سُہ ہُہ پرٮ۪یز دِوان یا أسۍ آسہا اَگَر وٕچھو کیٚنٛہہ سوٗٹ أسۍ ہَسا چھِ تِم سوٗٹ تہِ کَران پَتہٕ یِتھَے پٲٹھۍ کَنٹِرٛبیوٗٹ سیل ہَسا چھِ أسۍ اَوَے وَنان کہِ أسۍ ہَسا چھِنہٕ پوٗرٕ قۭمَتھ لَگاوان پَتہٕ اَتھ سیلہِ ہُنٛد کِہیٖنۍ نہٕ سیل ہَسا چھِ أسۍ اَتھ ایٚمۍ کِنۍ وَنان کہِ سیلُک نام دِمو أتی ہَسا چھِ اَسہِ کَسٹَمَر یِوان امۍ کھۄتہٕ زیادٕ بیٚیہِ ہَسا چھِ یہِ وَنان اٮ۪گزِبوشَنٕز اٮ۪گزِبوشَنٕز لایِک اٮ۪گزِبوشَن ہَسا چھِ لَگان حیدرآبادَس منٛز مارکٮ۪ٹ اٮ۪گزِبوشَن ہَسا چھُ وَنو أسۍ تَتھ مارکٮ۪ٹَس یَتھ منٛز ہَسا اَسہِ پرٛٮ۪تھ کانٛہہ چیٖز چھِ دٔستِیاب آسان أسۍ اَگَر ہَسا اٮ۪کزِبوشَنٕز وٕچھو ایٚگزبوشَن ہَسا چھُ زیادٕ أسۍ کَران پَلوَن مُتعلِق پَلوَن مُتعلِق اِن دَ سٮ۪نٕس أسۍ ہَسا چھِ تَتھ منٛز پَلوَن ہُنٛد ہَر کانٛہہ قٕسٕم وٕچھان اگر وٕنکٮ۪س أسۍ وٕچھو ووٗل چھُ یا کاٹَن چھُ یا پیپَر کاٹَن چھِ یا سِلک چھِ أتھی ہَسا وَنو أسۍ یہِ ہَسا چھِ وَنان تُہۍ کِتھ پٲٹھۍ کٔرِو تُہۍ کِتھ پٲٹھۍ چھِو کَران کَن کَنٹِبروٗٹِمَن پَنٛنٮ۪ن مطلب پَنٛنٮ۪ن ایریاہَن منٛز پَنٛنٮ۪ن مُلکَن مَنٛز أسۍ سَہ چھِ أسۍ ہَسا چھِ تھرٛوٗ اَمہِ سۭتۍ ہَسا یوٗتاہ اَسہِ سون مارکٮ۪ٹ ٹھیٖک آسہِ تیوٗتاہ تیوٗتاہ نَسَن روزِ نہٕ اَسہِ بے روزگٲری کِہیٖنۍ تہِ تیوٗتاہ تیوٗتاہ ہَسا چھُ یہِ گژھان اگر ہَسا اَسہِ لایِک اَسہِ چھِ پنٛنہِ گَرِ پَنٕنۍ بِزنس أسۍ چھِ لایک اگر أسۍ اٮ۪کزامپٕل اگر أسۍ پَلَو چھِ بَناوان تہٕ تَتھ پَلَو بَناونہٕ خٲطرٕ ہَسا چھِ اَسہِ واریاہ تمہِ پَلَو بَناونہٕ خٲطرٕ ہَسا اَکہِ سٲنِس یَتھ منٛز واریاہَن جاب تہِ مِلِتھ تہٕ پَتہٕ ہَسا چھِ یہِ وَنان اٮ۪کٕسپوٹ اِمپوٹ أسۍ ہَسا اَگَر اَکہِ مُلکہٕ پٮ۪ٹھ بیٚکِس مُلکَس ژوٗنٛٹھۍ کَرو اٮ۪کٕسپوٹ تمہِ خٲطرٕ ہَسا چھِ تمہِ گاڑِ ہُنٛد اَکھ ڈرٛیوَر تہِ ضٔروٗرت تٔمِس ڈرٛیوَرَس تہِ ہَسا چھِ اَمہِ خٲطرٕ جاب مِلان